ہیٚلو اَسلام علیکُم ٹھیٖکھٕے چھِو حظ آ اَہن حظ تۄہہِ کیٛاہ اوسوٕ کَرُن اَچھا وۅنۍ کیٛاہ کیٛاہ چھُس کَرُن اَچھا پوش چھِ واریاہ درٛۅگ تہٕ وۅنۍ تۄہہِ کۄس کۄس ویریٹی چھَوٕ لاگٕنۍ تہٕ سۄ سۄ لاگو اَچھا

کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ گژھنو درٛۅگی پَہم تہٕ أکِس چھِ ژور ہَتھ بیٚیِس چھِ ترٛےٚ ہَتھ بیٚیِس چھِ ڈاے ہَتھ کیٚنٛہہ چھُنہٕ پَرواے پَتہٕ پَتہٕ ہیٚکو نا پَتہٕ چھُ سَہلٕے نَرٕم گرٕم ہیٚکَو کٔرِتھ درمُن چھُ اکھ ؤٹِتھ آسان بیٛاکھ چھُ آسان کانٛجہِ دار زیادٕ چھُ ترٛاوُن کانٛجہِ دارٕے چھُ اَصٕل گژھان اَہن حظ کیٚنٛہہ چھُنہٕ پَرواے ترٛاوہوس کیٚنٛہہ چھُنہٕ بیٚیہِ چھُ بیٚیہِ چھُ دیودار ما چھُو لاگُن سُے دُکھ دارن کیٚنٛہہ چھُنہٕ پَرواے اَنو سُہ تہِ اَنو کیٚنٛہہ چھُنہٕ پَرواے وُچھو یِہَے یہِ کر یہِ مۄکلہِ یور اَسہِ چھُ ؤنہِ زٕ ترٛےٚ کامہِ تِم کرو تہٕ پَتہٕ کرو بہٕ فون کر کیٛاہ مۄکلو تَمہِ دۄہ کرو بہٕ یِمو فون کرٕ بہٕ کیٚنٛہہ چھُنہٕ پَرواے اَصٕل پٲٹھۍ نہ حظ تِژھ کَتھ چھےٚ نہٕ تُہۍ وُچھِو اَسہِ چھِ واریاہَن جاین بَناومَژٕ تُہۍ وُچھِو کِژھ چھےٚ کیٛاہ چھےٚ تِم وُچھِو تُہۍ تہٕ أسۍ ترٛاوو واٹٔس ایپَس پیٚٹھ تہٕ تُہۍ وُچھِو تِژھٕے بَناوو تۄہہِ تہٕ کِہیٖنٛۍ چھُنہٕ پَرواے گملہٕ وَملہٕ تھٲوِزیٚو أنِتھ تِم گَملَن ہٕنٛدۍ پوش تہِ اَنو نِہٲلۍ تہِ اَنو واریاہ چیٖز کیٚنٛہہ نہ حظ چھُنہٕ سورُے اَنو أسۍ اَصٕل پٲٹھۍ اَمہِ دۄہ کَرو أسۍ فون اَسہِ چھُ واریاہن جاین کیٚنٛہہ چھُنہٕ پَرواے اَنو پارَک گژھِ جان آسٕنۍ اَصٕل پٲٹھۍ ہاے کولٹی ہُنٛد چھُو لاگُن نَرٕم کولٹی ہُند چھُو لاگُن کُس درمُن سروٕ کُلیٚن تِمن چھِ ڈِزایِن کرٕنۍ أنٛدۍ أنٛدۍ یہِ گُڈٲے کَرٕنۍ تَتھ چھِ اَصٕل چیٖز آ تۄہہِ تہِ کرو تہٕ بیٚیہِ آ کیٚنٛہہ چھُنہٕ پَرواے أسۍ کرو پانَے کِتھٕ کٔنۍ چھِ از چھِ ؤٹِتھ سروٕ کُلِس تہِ أنٛدۍ أنٛدۍ گُڈٲے کران سُہ چھُ سیودُے پَتہٕ کھسان تَتھ ہیٚکَو پَتہٕ زوٗل تہِ کٔرِتھ فَنگشن چھِ آسان زوٗل چھُ ہیٚکان کٔرِتھ ڈیٖڈی ہِش چھِ بَنٲوِتھ واریاہ کُلۍ تہِ چھِ أسۍ واریاہن قٕسمَن ہِنٛدۍ ییٚتین اَنَن یِم حظ چھِ سٲری چیٖز بَناوو أسۍ اَصٕل پٲٹھۍ تِژھ پارکٕے گژھِ نہٕ کٲنٛسہِ آسٕنۍ کَنگنَس منٛز یِژھ بہٕ دِمہٕ بَنٲوِتھ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے بہٕ کرو تَمہِ دۄہ فون ییٚمہِ دۄہ مےٚ فُرصتھ ہِش آسیٚو تہٕ اَسا بِہِو خدایَس حَوالہٕ اَدٕ حظ اَدٕ حظ بِہِو